یِم ہسا سیٖنیَر سِٹیٖزَن چھِ سٲنۍ یِمو چھِ یِمَن ٹٮ۪کنالجِیَن اَڑِ واریاہ مُشکِل فنٛگشن تھامژٕ سُہ یِمن چھِ واریاہ مُشکِل گژھان بِچارن تتھ ٹؠکنالجی ہُنٛد فٲیدٕ تُلُن کیازِ اتھ منٛز چھِ اَجہِ فنٛگشن تیٚس آسن یِمن چھٕ نہٕ بِچارؠن تیٖژ نالیٚج آسَن کینٛہہ تاکہِ یِم ہؠکن یہٕ ٹٮ۪کنالجی اِستعمال کٔرِتھ غَرٕض یِمَن چھِ واریاہ مُشکِل گژھان یِمَن چھِ پؠوان پتہٕ ایٚجُکیٹِڈ نَفَر اَنٕنۍ تِمے چھِ یِہٕنٛز یِہ ٹیٚکنالجی یوٗز کران اَدٕ چھِ ہؠکان یِم امیُک فٲیدٕ تُلِتھ غَرٕض اَسہِ چھِ اکھ غرٕض یہِ گٔژھ واریاہ فیٖزیبٕل یِنۍ بَناونہٕ اَتھ منٛز یِم فنٛگشَن آسان تِم گَژھن واریاہ سَہَل آسنہِ آسان گژھن آسنہِ تاکہِ یِم سیٖنیر سِٹیٖزَن یِمَن گژھِ نہٕ ٹؠکنالجی استعمال کَرنَس منٛز کانٛہہ تہِ دُشوٲری پٲدٕ گژھٕنۍ تاکہِ دُبارٕ ہیٚکہِ کَرن یِم زیادٕ کھۄتہٕ زیادٕ ٹیکنالجِیے یوٗز